ییٚتہِ چھِ آرٹ تہٕ کرٛفٹ سٮ۪کٹر چھِ یِوان واریاہَن جایَن کَنٹرٛبیوٗٹ کَرنہٕ حظ یُس زَن یہِ سِٹیٹ چھُ جموں و کَشمیٖر چھُ یَتھ منٛز چھِ واریاہ زیادٕ کَلچَر چھُ ڈِفرَنٹ باقیو رِیاستو کھۄتہٕ یُس زَن جموں کَشمیٖر چھُ ییٚتہِ چھُ یہِ کَلچَر اَکھ کٲشریٚن چھُ اَکھ کَلچَر ییٚتہِ چھِ یِوان فٮ۪رَن لاگنہٕ سَماوار چاے چھِ ہٮ۪کان چِیٚتھ أسۍ بیٚیہِ چھُ وَندَس منٛز چھُ کانٛگٕر تہٕ تَپان بیٚیہِ چھُ ییٚتیُک سَماوار چاے چھِ واریاہ دۄج درٛوج چھُ ییٚتہِ گژھان بیٚیہِ چھُ ییٚتِکۍ چیٖز یِوان کٲشِر مژرٛانٛگَن چھُ ییٚتہِ یِوان بِزنِسَس منٛز کننہٕ باقی نٮ۪برَن جایَن یِمَن زَن أسۍ ریٚڈ چِلیٖز چھِ وَنان تِم چھِ واریاہ زیادٕ درٛوٚگۍ حظ گَژھان تِم چھِ واریاہ کاسٹلی حظ اِتھٕے کٔٹھۍ چھِ أسۍ کَنٹِبوٗٹ کَران بیٚیہِ گٔے یِم آٹٕس سٮ۪کٹَر ییٚتہِ چھُ جموں کَشمیٖرَس منٛز چھِ زیادٕ آٹِسٹ چھِ ییٚتہِ چھِ دِوان واریاہ بٔڑۍ بار کَلاکار چھِ دِوان بانَن چھُ شیپ دِوان پَوٚم پوش چھِ بَناوان یا باقٕے کرٛفٹ سٮ۪کٹَر چھُ ییٚتہِ چھُ ٹوٗرِزم سٮ۪کٹَر کرٛافٹ سٮ۪کٹَر بٔڑۍ بار مَشہوٗر ماننہٕ یِوان